وَعلیکُم سَلام شُکُر حظ خۄدایس کُن حَمُد حَمُد خۄدایس ٹھیٖک پٲٹھی اَہَن حظ آ جِناب ٹھیٖک ٹھیٖک سر آ اَسہِ حظ چھِ مےٚ بَناے نٔوٕے پارک حظ گَرِ آ اَسہِ چھُ پارک ولہٕ اَتھ چھُ اَسہِ ڈامٮ۪نشنٕز چھِ اَسہِ یہِ چھُ دۄیہِ ترٕٛہ اَکہِ سایڈٕ بیٚیہِ سایڈٕ چھُ ترٕٛہ آ ٹھیٖک آ لینٛگٕتھ چھِ دۄیہِ ترٕٛہ برٛیڈٕٹھ چھَس ترٕٛہ تہٕ أتھۍ حظ چھُ اَسہِ اَتتھ ترٛایٛاے مےٚ میٚژ ویٚژ حظ مگر اَتھ حظ کھوٛت سُہ اَتھ کھوٚت سُہ گاسہٕ حظ وۅنۍ اوسُس بہٕ دَپان وۅنۍ کَریٚو مےٚ تَوَے حظ ییٚمہِ موٗجوٗب مےٚ دَپیٛاو اَتھ وُچھو اَتھ کیٛاہ دٔلیٖل گَژھِ اَتھ کُس درمُنا لاگو تہٕ تیٚمی کَریٛاو مےٚ کال حظ اَہَن حظ آ تِم سۭتۍ تِم تِم حظ سۭتۍ تِم سۭتۍ یہِ حظ چھُ ریہ تیٛوٗتاہ تہٕ رٮ۪کٹینٛگٕل چھُنہٕ مطلب اَکہِ سایڈٕ چھُ یہِ دۄیہِ ترٕٛہ یہِ چھُ بلکُل آ مطلب یہِ چھُ سُکیرٕے مطلب اَکہِ سایڈٕ چھُ اَتھ فُٹ ڈۅڈ فُٹ علاوٕ بَس بِلکُل حظ اَکہِ سایڈٕ چھُ اَتھ پاتھ بَنٲوِتھ مےٚ ما چھُ پےَ کیٛاہ قٕسم کیٛاہ چھُ یُس اَصٕل وۅنۍ گَژھِ

اَچھا سر یِمن تَتھ کیٛاہ فٲیدا چھُ تَتھ سَِنتھِِٹِک مینَن اَچھا اَچھا ٹھیٖک ٹھیٖک پتہٕ ما گَژھان سُہ خراب وَراب ڈٲٹہٕ

سُہ چھا اورے یِوان سُہ چھا اورے پُلاٹٕے یِوان کِنہٕ سُہ چھُ پٮ۪وان دَرمُن رنُن رُوُن اچھا ٹھیٖک ٹھیٖک ٹھیٖک اَتھ کیٛاہ ریٹاہ ریٹاہ کیٛاہ چھُ اَتھ پوش تہِ گَژھن سُپیٖریرٕے آسٕنۍ اَصٕل پَہم پوش گَژھن یہِ ایور گریٖن آسٕنۍ أڈۍ چھِناہ تِم تِم چھِ روزان رٮ۪تس تہٕ بَس پَتہٕ چھِ گَژھان پتہٕ گَژھن تٔتی تِم یہِ گَژھان ختمٕے توٚتہِ گَژھن پوش اگر نہٕ پتہٕ وِنٛٹرس چَلن تہِ مگر ختٕم گَژھن نہٕ گَژھنۍ

یہِ ناو یہِ ناو سپٹم سپٹمبَرس تامتھ چھِ ٹھیٖک

ٹھیٖک آ تِمے تِمے تِمے نہَ باہن رۄپین نہٕ کیٚنٛہہ بہٕ چھُس دَپان اگر مطلب اَز لٲگۍ پتہٕ ونٛدس ونٛدس اگر تِم ونٛدس اگر نہٕ پوش کھسنَس تہٕ پتہٕ گَژھِ تِمن رٮ۪تہٕ کالہِ پانے پوش کھسٕنۍ

ٹھیٖک حظ چھُ ٹھیٖک وۅنۍ مےٚ کٔرۍزیٚو مےٚ حظ ؤنہِ زیٚو یہِ بہٕ حظ ژٔنٛدروارِ دۄہ آسہٕ بہٕ اِنشااللہ گَرِ ژٔنٛدروارِ دۄہ ییٖزیٚو مگر سُلے ییٖزیٚو مےٚ حظ چھِ پتہٕ کامہِ رَژھا بہٕ چھُس پتہٕ اوٗرۍ آسان سُلے ییٖزیٚو أتی ؤنۍزیٚو مےٚ ییٚتی پتہٕ ڈِٹیل سٲرٕے کیٚنٛہہ کوٗتاہ لَگٮ۪س کیٛاہ بہٕ ہٮ۪کھا ایفٲرٹ کٔرِتھ نہَ ہٮ۪کھا چَلو اَدٕ حظ بیٚہہ حظ خۄدایس حَوال